یُس ہسا یہِ رانگ کٕلایمبِنٛگ خٲطرٕ کھسُن چھُ آسان یہِ چھُ آسان واریاہ مُشکِل تہٕ واریاہ کٕٹِھن روڈ اَتھ منٛز چھُ انسانَس واریاہ خَطرٕ بۄن گَژھنُک یَتھ پٮ۪ٹھ واریاہ لَگ بَگ ہَتھ زٕ ہَتھ ترٛےہَتھ میٹَر ہیوٚ چھُ پٮ۪وان کھسُن أکِس کَنہِ پَہاڑَس پتہٕ چھنہٕ آسَن کَتٮ۪ن یی کٔنۍ وٕسِتھ تہٕ کَتٮ۪ن روزِ اَصٕل پٲٹھۍ انسان چھُ کَھسن اِسان سٕنٛز کوٗشِش چھِ آسَن یی ہَمیشا زِ بہٕ کرہا یہِ اصٕل پٲٹھۍ بِنا پانَس لَگنہٕ ورٲے ییٚلہِ انسان اوٚتَن واتان چھُ انسانَس چھُ گۄڈنٮ۪تھ دِلٕچ دَڈکَن واریاہ زورٕ گَژھان زورٕ گٕژِھتھ انسان گَژھِ حوصلہٕ تہٕ بیٚیہِ گَژھ اِنسانَس اصٕل دٮ۪ماغ یُس اَتھ واریاہ مُشکِل روڈَس منٛز آسٲنی سان پَنُن مُقدس پَنُن ٹارگٮ۪ٹ حٲصِل کرِ کہٕنۍ چُھنہٕ اَتھ منٛز مدد کَران زِ تُہۍ وٲتِو ہوٚتھ تام تہٕ یَتھ تام صِرِف چھِ انسان سٕنٛز ذیہٮ۪ن تہٕ انسان سٕنٛز کارکردٕگی تہٕ انسانَس منٛز کوٗتاہ پوٹٮ۪نشَل چُھ یہِ اوٚتام واتناونَس تام یہِ چھُ انسانَس پانے پٮ۪وان کَرُن اَتھ منٛز چھنہٕ کٕہٕنٛۍ تہٕ مدد کَران صِرِف چھِ اکھ رَز آسان ہیٚرِ پٮ۪ٹھ بۄن تام گٔنٛڈِتھ زٕ کیازِ پَنُن بچاو خٲطرٕ چھُ انسانَس پیوان تَتھ اگر مُشکِل یی کُنہِ جایہِ وَتہِ منٛز تہٕ تَتھ چھِ پٮ۪وان تھَپھ کَرٕنۍ تہٕ سۄ چھِ آسان ہیرٕ تہٕ تہٕ بۄنہٕ آرام سان اصٕلۍ پٲٹھۍ گٕنٛڈِتھ ییٚمہِ سۭتۍ اَکھ انسان ہیکہِ آرام سان بٔچِتھ انسان کَرِ تیلہِ سُہ ییٚلہِ تٔمۍ واریاہ مُشکِل سان آسہِ یہِ مطلب پَنُن وَقٕت اتہِ اصٕل پٲٹھۍ تہٕ دٮ۪ماغ سان اتھ وٕچھمُت یہِ کِتھ پٲٹھۍ چُھ گَژھان تہٕ کٕتھ پٲٹھۍ ہیکو رَزِ سۭتۍ أسۍ وٕسِتھ تہٕ کٕہٕنۍ چھُنہٕ اَتھ منٛز مدد کَران